السلامُ علیکُم السلام علیکُم تُہۍ چھُو ٹھیٖک حضرت آ ؤنِو آ بہٕ چھُس دۄدٕ وول جناب تۄہہِ سوٗزوُنہٕ دۄدٕے جناب ہیلو آ ؤنِو جناب تۄہہِ سوٗزوٕ نہٕ دۄدٕے وٕنہِ اچھا تۄہہِ اوسوٕ نہٕ اکھ تۄہہِ اوسوُ اکوے کِلوٗ سوٗزمُت مےٚ ووٚنوُ تۄہہِ پانژھ کِلوٗ سوزُن اکھتُے اوس مےٚ بیٚیہِ وٕنہِ زٕ ژور کہِ وُہ کِلوٗ حظ اوس مےٚ دۄد ضوٚرتھ بیٚیہِ ٲس مےٚ ژامِنٮ۪س داہ وُہ کِلوٗ ضوٚرتھ پگاہ تام پگاہ تام اِنشاء اللہ مےٚ ؤنۍتو تُہۍ یہِ ژامنہِ کِلوٗ کۭتِس گژھان جناب

آ ؤنو ؤنِو

اَچھا ترٛےٚ ہَتھ رۄپیہِ تَتھ کوٗتاہ واتہِ جناب اگرَے وُہ کِلوٗ کرو اہن حظ آ تِم گٔے لگ بگ شےٚ سَتھ ساس رۄپیہِ جناب تۄہہِ مہ تۄہہِ چھُوا اٮ۪کاوُنٹ نمبر وٮ۪کاوُنٹ نمبر چھُوا أتھۍ نمبرس چھےٚ چلان مےٚ ؤنۍتو زامہٕ دۄد چھُوٕ تُہۍ تھاوان موٚٹُے چھِ آسان کِنہٕ توٚن چھُ آسان اچھا ٹھیٖک جناب مےٚ ؤنۍتو اَکھ کَتھاہ یہِ تُہۍ کَر چھُو یِوان یور کَر چھُو تُہۍ یِوان کر کر چھُو تُہۍ ترٛاوان دۄد اچھا ترٛیٚیہِ بجہِ وۄنۍ چھُس بہٕ عرض کران وۄنۍ سوٗزیو اَصٕل پہنَتھ دۄد مےٚ چھِ ییٚتہِ کسٹٕمَر تہِ اگرَے تُہۍ چٲہِو بہٕ ہٮ۪کہِ تُہُنٛد بہٕ آسو تۄہہِ دۄہَے نِوان داہ داہ وُہ وُہ کِلوٗ تیٚلہِ مےٚ محلس محلس دیُن ییٚتہِ بہٕ چھُس ییٚتٮ۪تھ گوٗر گوٗر بوے اَکھ تٔمۍسٕے خٲطرٕ چھُ مےٚ یہِ دۄد ضوٚرَتھ مگر تۄہہِ چھُو واریاہ اَصٕل دۄد مگر مےٚ گژھِ نہٕ شکایت یِن اَتھ دۄدس آ بیٚیہِ دِیِو ژامنیٛا وامنیٛا اصٕل پٲٹھۍ اہن حظ آ دۄدٕ بٲٹۍ اَکھ سوٗزیو پَگاہ آ ضٔروٗری مگر

آ ؤنِو ؤنِو اَدٕ حَظ اَدٕ حَظ اَدٕ حظ ٹھیٖک چھُ پگاہ سوٗزیو دۄد ہہ ٹھیٖک چھُ ٹھیٖک چھُ جناب چلوحظ بِہِوحظ خۄدایس حوالہٕ